اَسہِ حظ اوس نَلکَس گوٚمُت لیٖک اَسہِ دِیِو تَتھ نَظر تُہۍ چھُو نا حظ پُلَمبَر وۅنۍ کٔر یِیِو حظ چلو شُکریہ مگر ییٖزیٚو ضروٗر